جِناب بِلکُل حَظ مےٚ حَظ وُچھ قریٖبَن یُوتاہ کال مےٚ یاد چھِ وُہ زٕتُووُہ ؤرۍ حظ گٔے مےٚ اَز وُچھان پننِس باغَس سۭتۍ اَسہِ کۭتِیاہ ژونٛٹھ چھِ نیران لَگ بَگ حظ وُچھ مےٚ ٲں اَگر أسۍ کَتھ کَرُو اَز بَرُونٛٹھ پانٛژھ ؤرِی یا دٔہ ؤرِی أسہِ حظ ٲسۍ نیران ژُونٛٹھۍ قریٖبَن باہ شؠتھ یا تُرواہ شؠتھ پیٹہِ آسہِ اَسہِ نیران اَسہِ حظ اَکھ گٲڑ حظ نِوان ڈریکٹے أسۍ نؠبَر نِوان یِم ژُونٛٹھۍ کننہِ واریاہ اَصٕل واریاہ اَصٕل ریٹ أسۍ یِوان تِمَن اَگر أسۍ کَتھ کَرُو زٕ ساس شُراہ یا زٕ ساس سَدہٕچ کَتھ کَرُو أسۍ فُل بٕتہِ پانہٕ گوٚوُس سۭتۍ تَمہِ ؤرۍ یہ حظ گٔے کَم سے کَم حظ باہ مےٚ چھُ ونکیٚن تہِ یاد باہ شیٚتھ تہٕ شِیٖتھ رُۄپیہِ حظ گٔے اسہِ پیٖٹ تَمہِ ساتہٕ ٲں اَکھ پیٖٹۍ حظ گٔے باہ شیٚتھ تہٕ شِیٖتھ یِم زٕ نمبَر ژُونٛٹھۍ ٲسۍ تِم حظ گٔے اسہِ تمہِ دۄہ ٲٹھ شیٚتھ تہٕ ستتھ رُۄپیہِ اَکھ پیٖٹۍ تُہۍ وُچُھو پانَے اَنداز لگٲیِو تُہۍ کِیٛاہ اوس تِمہِ ساتہٕ ریٹ کۭژاہ ریٹ گٔے تمہِ ساتہٕ ہاے ریٹ ٲسۍ تمہِ ساتہٕ چلان زٕ ساس شُراہ زٕ ساس سداہ زٕ ساس اَرداہَس منٛز ٲسۍ یی گژھان ریٹ تُرواہ شیٚتھ یہِ مےٚ چھُ یاد ونکیٚن تہِ ژۄداہ شیٚتھ تہِ چھِ اسہِ پیٖٹۍ کٕنمٕژ یا گَرِ اَسہِ أنۍ اَکہ ؤرۍ یہِ حظ گٔے اَسہِ تھوڑا بہت پرابلِم سۄ پرابلِم ہیٚکہٕ نہٕ بہٕ ؤنکیٚن ؤنِتھ کینٛہہ سۄ کِیٛاہ پرابلِم ٲس یہِ سا یہِ زٕ ساس کُنوُہٕچ کَتھ تمہِ ؤرۍ حظ بہٕ آیس پتہٕ یوٗرۍ یِم حظ درال چھِ آسان یِم ژونٛٹھۍ ہیٚوان چھِ تہٕ آیہِ یِم منڈِی منٛز آسان تِمن چھِ آسان پتہ اِمہِ کارٕچ تِمَن چھِ یِم برونٛٹھ کُن پانَس پونٛسہٕ چھِ بَنَن گۄڈٕ چھِ تِم ژونٛٹھۍ ہیٚوان کُلٮ۪ن پؠٹھٕے پَتہٕ چھِ تِم ژُونٛٹھۍ والان پَتہٕ چھِ پیٹِؠن بران برٲے کران تُہۍ وُچھو پَتہٕ تمہِ باغہٕ پؠٹھ سڑکی پٮ۪تھ واتناوٕنۍ یا منڈِی پؠٹھ پیٚوان واتناوٕنۍ تۄہہِ تَروٕ پانَے سمٕج کہِ یِمَن کُوٗت محنت چھِ کۭژہ محنت چھِ تِمَن لگان ژُونٛٹھۍ والنَس یا کینٛہہ کَرنَس مٔزیٖد جانکٲرِی دِنَس منٛز تِمَن چھِ آسان پَتہ تمہِ پَتہٕ تہِ چھِ تِم پَنٕنۍ پونٛسہٕ زینان یعنے کہِ أسۍ باغہٕ وٲلۍ یِم باغہٕ وٲلۍ چھِ آسان یِم ژونٛٹھۍ بناوان چھِ دوا کران چھِ اتھ یِمَن چھِ گۄڈٕنیٚتھٕے یِیٖژ محنتھ لگان پَتہٕ تمہِ پَتہٕ اَکھ تِمَن تہِ پَنٕنۍ پونٛسہٕ ہؠنۍ یِم باقٕے مٔزیٖد اَتھ ہیٚوان چھِ تِمَن چھِ سُہ پَنٕنۍ پونٛسہٕ زینان تُہۍ وُچھِو پانَے انٛداز لگٲیِو تُہۍ ژۄداہ شیٚتھ پنٛداہ شیٚتھ رُۄپیہِ گٔے پیٖٹۍ اَگر أسۍ کَتھ کَرو زٕ ساس وُہ زٕ ساس اَکہٕ وُہٕچ اَسہِ حظ گٔے واریاہ پرابلِم ژونٛٹھؠن واریاہ پرابلِم حظ گٔے تُہۍ چھُو پَیِی کشمِیٖرَس منٛز چِھ اَز شیٖن آز حظ چھُ پیٚوان یا رُوٗد چھُ پیٚوان یا ڈوٹھ چھُ پیٚوان تمہِ ڈوٹھ سۭتۍ چھِ تَتھ اَکھ پرابلِم چھِ تَتھ ژوٗنٛٹھؠن یِمَن گژھان تِمَن گژھان چھِتٕر چھِتٕر نیران تِم وَزٕلۍ ٹیٚکۍ تِم وَزٕلۍ دانہٕ حظ چھِ نیران تِمَن ژونٛٹھؠن ڈوٹھ حظ پیٚو زٕ ساس وُہَس منٛز زٕ ساس وُہَس منٛز بِلکُل حظ زٕ ساس وُہَس منٛز حظ پیٚو ڈوٹھ تمہِ سۭتۍ حظ گٔے اتھ پرابلِم چھِتٕر درایہِ تمہِ ؤرۍ یہِ ژونٛٹھؠن دانہٕ پھٔلۍ تِم وَزٕلۍ دانہٕ پھٔلۍ ہی نیران ژونٛٹھؠن تمہِ سۭتۍ گٔے اَسہِ پرابلِم یِیٚلہِ یِم آیہِ وُچھِنہِ تِم یِمَن أسۍ وَنان چھِ باپٲرۍ باپٲرۍ آیہِ باغَس منٛز وُچھِنہِ اَسہِ دُۄپ أسۍ کٕنو باغس منٛزٕے ژونٛٹھۍ تٔمۍ وون کِیٛازِ کہِ اَسہِ ٲس زٕ ساس کُنوُہَس منٛز واریاہ فٲیِدٕ فٲیِدٕ اَسہِ یُہَے جایَن کَرُن یُس اَسہِ أمہِ منٛز آیہِ اَسہِ واریاہ فٲیِدٕ تِمَن آیہِ اَسہِ واریاہ اصٕل پونٛسہٕ وۄنۍ ییٚلہِ زٕ ساس وُہَس منٛز ییٚلہِ تُم تورۍ آیہِ تِتھَے کٲٹھۍ تِمَے باپٲرۍ آے تور تِمو ییٚلہِ وُچھ تتھ ٲسۍ تِم وۄزٕلۍ دانہٕ درامٕتۍ دوا اوسُس کوٚرمُت زٕ دوا اَز آے تمہِ ؤرۍ یہِ اَگر اَسہِ کَتھ کَرُو دۄہٕکۍ پونٛسہٕ تہِ آے نہٕ اَسہِ واپَس تمہِ ؤرۍ یہِ حظ کِہیٖنۍ واریاہ اَفسُوس واریاہ افسُوس واریاہ پرابلِم حظ گٔے تمہِ ؤرۍ یہِ سٲنِس فیملِی اَنٛدَر حظ گٔے واریاہ پرابلِم اسہِ کہِ تِمہِ ؤرۍ یہِ آیہِ نہٕ اَسہِ دَوہٕکۍ پونٛسہٕ تہِ بِلکُل واپَس کِہیٖنۍ کِیٛازِ کہِ اَسہِ ییٚلہِ وُچھِ تمو دوٚپ ییٖژ گٔیہ تمہِ ساتہٕ تہٕ یِم أسۍ کَرُو سَپُوٗز کَتھ رۄپِیس زٕ لَچھ ٲسۍ اَسہِ یِون ترٛےٚ کچھ أسۍ یِون ژونٛھٹٮ۪ن سپوز مثالٕچ کَتھ چھِ زن یِمن چھِ تمہِ کھۄتہٕ زِیادٕ مگر أسۍ چھِ کَتھ کران اگر زٕ لَچھ یا ترٛےٚ لَچھ أسۍ یِوان تمہِ ؤرۍ یہِ حظ وون تِمو خٲلی أسۍ دِمو زٕ ساس وُہَس منٛز یِمَے یِمَے خٲلِی اَکھ لَچھ رۄپیہِ أسۍ حظ گٔے پَرِیشان ہَے خۄدایہِ یہِ کِیٛاہ وَنان یہِ کیاہ ونان یہِ اَکھ لَچھ رۄپِیہِ سُہ واریاہ کَم قۭمَتھ اَسہِ کۭتِیاہ اَسہِ حظ کٕنہُو ونکیٚن یِم ژونٛٹھۍ اَسہِ کٔر کٲم أسۍ حظ گٔے ڈَرِؠکٹ منڈِی پانے تِم ژونٛٹھۍ ووٗٹھۍ برٲے کٔر برٲے کٔر اَسہِ حظ کٔر یِم ژوٗنٛٹۍ برٲے تمہِ پَتہٕ حظ یِیٚلہِ تور واتنٲے اسہِ تِمو حظ دوٚپ دوٚپکھ اس کی یہِ پرابلِم گٔمٕژ دوہٕچ چھِ پرابلِم گٔمٕژ دوا وٲلِس سۭتۍ کر اَسہِ کَتھ تٔمِس سۭتۍ أسۍ چھِ پرابلِم گٔمٕژ تِمو وون یتھ کٲٹھۍ یہِ چھُ تیز گوٚمُت اتھ سا آسہِ دَوہَس منٛز تھوڑا مکسنگ گٔمٕژ اَز حظ چھِ باغ یَتھ سۭتۍ کَشمِیٖرَس اَنٛدر اَکھ شُپیٖنٕچ کَتھ کَرُو یا حظ چھِ علاقہٕ یِوان مانہٕ شُپیٖن أمِی سۭتِۍ ژونٛٹھیو سۭتۍ چھُ مانہٕ یِوان یہِ واریاہ اَصٕل ژونٛٹھۍ چھِ ییٚتہِ نیران واریاہ یِمَے زٕ ؤرۍ حظ گٔے اَسہِ پرابلِم یا پیٚیہِ اَلگ اَلگ چَلاوٕنۍ ٹھیک